یِم نمبر دہَس تہٕ دہ لَچھَس درمیان چھِ تِمو منٛز چھُ گۄڈنیُٚک نمبر ہَتھ ساس پانٛژھ ساس دہ ساس تہٕ وُہ ساس